ٲں بہٕ ہسا چھُس یوٗز کران آٹومیٹِک ٹرانٛسلیشَن تہِ گوگُل میپٕس آٹومیٹِک ٹرانٛسلیشَن ہسا چھُنہٕ مےٚ تیوٗتاہ یوٗز کوٚرمُت وٕنیُک تانۍ کیٚنٛہہ مگر کُنہِ کُنہِ ساتہٕ ہسا چھُم کوٚرمُت یوٗز تہٕ یہِ ہسا چھُ اَکھ واریاہ اصٕل چیز بیٚکہِ لَنٛگویج ہُنٛد کانٛہہ سیٚنٹیٚنٕس یا باقٕے چیٖز سَمجَھن خٲطر ہسا چھِ یہِ اَکھ اصٕل چیٖز گوگُل میپٕس ہسا چھُ مےٚ باسان واریاہ واریاہ زبردستہٕ تہٕ واریاہ واریاہ نیک چیٖز یٔمۍ ہسا سٲنۍ زندگی وٲقعی چھِ ٹرانسفارَم کٔرمٕژ برٛۄنٛہہ ہسا اوس اسہِ پیٚوان نَفرَس وَنُن تہٕ وَنُن زِ یہِ وَتھ کٔپٲر آسہِ گژھان آز ہسا چھِ اسہِ گوگُل میپٕس ایٚولیبٕل یِم اسہِ سارِوٕے کھۄتہٕ ایٚکیوٗریٹ وے چھِ ہاوان مےٚ ہسا چھُ پٔرسٕنلی گوگُل میپَو واریاہ مدد کٔرمٕژ زِ بہٕ ہسا چھُس پانہٕ ٲں گامُک تہٕ مےٚ بہٕ ہسا آیاوُس پَرِنہِ سریٖنگر تہِ گوگُل میپزَوٚ سۭتۍ ہسا ٲسۍ مےٚ بَہ واریاہَن جایِن ہنٛز لوکیشَن ایٚکیوٗریٹ ٲں مِلان تہِ یہِ ہسا چھُ وٲقعی اَکھ اصٕل چیٖز